بہٕ ہَسا بہٕ ہَسا چھُس نیچَر فوٹوٗ لَوَر بہٕ ہَسا چھُس نیچَر کَران زیادٕ طور کیپچَر لایک ماوُنٹینٕز چھِ بٲقٕے یہِ نیچرَل چھِ تہِ ہَسا چھُس بہٕ سورُے مطلب کَوَر کَران بہٕ ہَسا چھُس تٕمنٕے زیادٕ تَر فوٹوٗ تُلان بیٚیہِ یِم اینِمٕلٕز چھِ جا جانور چھِ تِمَن چھُس بہٕ فوٹوٗ تُلان مےٚ ہَسا چھِ شوق بہٕ گژھٕ ہا مطلب ٹٕرٛپَن پٮ۪ٹھ گژھُن تَتہِ گژھٕ ہا بہٕ مطلب ایکٕسپٕلور کَرُن کَشمیٖر تِم جاے یِمَن جایَن نہٕ ٹوٗرِسٹہٕ چھِ ہٮ۪کان وٲتِتھ کِہیٖنۍ تہٕ تِم فوٹوٗ ہَسا چھُس بہٕ تُلان یا اَسہِ ہَسا چھِ ییٚتہِ شیٖن پٮ۪وان کٔشیٖرِ منٛز بہٕ آسان شیٖنَس فوٹوٗ تُلان تہٕ باقٕے یَتھ ییٚتہِ ہَسا چھِ فی کُنہِ سیٖزنَس منٛز فوٹوٗگرٛافی ہُنٛد موسم آسان فوٹوٗگرٛافی چھَنہٕ کانٛہہ تہِ سیٖزَن آسان کینٛہہ تہٕ فوٹوٗگرٛافی ہَسا چھُس بہٕ کَران تہٕ بیٚیہِ ہَسا چھُس بہٕ زیادٕ تُلان یِم ایٚنِمٕلٕز چھِ لایک کیٹٕز چھِ باقٕے مطلب یا یِم چھِ آسان جانوَر چھِ آسان تِمَن ہِنٛز فوٹوٗگرٛافی چھُس بہٕ